سٲنِس ڈِسٹرکَس منٛز چھُ سٲنِس پُلوٲمۍ ڈِسٹرکَس منٛز چھِ پرٛٮ۪تھ کانٛہہ ٹرٛانَسپورٹ فیسَلٹی دٔستِیاب اَتہِ چھِ لۄکچہِ گاڑِ تہِ تہٕ بَجہِ گاڑِ تہِ سوموٗ تہِ تَویرا تہِ سِکیٛوٗٹی تہِ بایکہٕ تہِ دٔستِیاب تِم آٹوٗ رِکشا تہِ چھِ اَتہِ دٔستِیاب ییٚمہِ سۭتۍ سون سَفر آسان چھِ آسان چھِ سَپدان اَگَرَے اَسہِ کُن آسہِ گَژھُن لوکَل چھِ أسۍ گَژھان اَسہِ چھِ واریاہ اَص اَسہِ چھِ واریاہ اَصٕل پٲٹھۍ ٹایمَس پٮ۪ٹھ واتان اَمہِ ٹرٛانَسپوٹچہِ فیسَلٹی سۭتۍ چھِ أسۍ جلدی تہِ واتان اَصٕل پٲٹھۍ تہِ واتان